بہٕ ہَسا وَنہو تۄہہِ پانٛژَن مُلکَن ہُنٛد ناو یَتھ منٛز ہَسا گۄڈنیُک گوٚو سون ہِنٛدوستان دٔیِم گوٚو پٲکِستان ترٛیِم گوٚو سری لنٛکا ژوٗرِم گوٚو بَنٛگلادیش پوٗنٛژِم گوٚو چاینا